مطلب ییٚلہِ أسۍ کانٛہہ گیم چھِ گِنٛدان فار اٮ۪کزامپٕل کِرٛکَٹ آسہِ چھِ آسان مطلب تٔتھۍ منٛز پوٗرٕ دٮ۪ماغ سان چھِ أسۍ تَتہِ گِنٛدان مطلب اَسہِ چھِ سورُے کینٛہہ مٔشِد گژھان کُنہِ وِز تَتٮ۪ن تہٕ یِتھَے پٲٹھۍ چھِ اِنجاے کَران یا فُٹ بال چھِ فُٹ بالَس منٛز چھِنہٕ سَنُن ٹایم سٹرٛٮ۪س نِنُک ٹایمٕے مِلان اَتھ منٛز چھِ گِنٛدُن آسان یہِ چھُنہٕ سوٗنٛچِتھ ہٮ۪کان کینٛہہ واریاہ مان ژٕ یہِ چھِ بِزی تھاوان نفرَس اِتھَے پٲٹھۍ چھِ واریاہ ٹیٖمٕز بَنان ییٚمہِ سۭتۍ أسۍ اٮ۪نجاے چھِ کَران مطلب یا سٹرٛٮ۪س فِرٛی چھِ روزان گِنٛدِتھ یا ہُم واریاہ چیٖز چھِ ہُم چھِ گژھان اَتھ منٛز